یہِ کھؠن سوٗن کٔرزؠو کُنِہ اَصلِس اِنسُلیٹِڈ بیگَس منٛز بنٛد تاکِہ یور واتان واتان گژھہِ نہٕ یہِ کھؠن ہُنٛدرُن کینٛہہ